ریٖسنٛٹلی کوٚر مےٚ اکھ اَیٚڈیڈَاس بوٗٹھ آرڈَر اَکھ شوٗ کوٚر مےٚ آرڈَر اَیٚڈیڈَاس تہٕ یُس ڈِسکرپشَن ٲس یا اگر أسۍ کَتھ کَرو سِپَیسفِکَیشَن یۄس ٲس مےٚ کوٚر سُہ آنلاین آرڈَر یۄس دِتھَ ٲس تورٕ سُہ اوس لٔکِتھ یہِ ہسا چھُ لایِٹ ویٹ وِد دیٹ یہِ ہسا چھُ کَمفٲرٹَیبٕل تہٕ یہِ چھُ رَنِنٛگ خٲطرٕ واریاہ زیادٕ بہتریٖن تہٕ پَتہٕ ییٚلہِ سُہ پروڈَکٹ ڈیٚلِوَر گوٚو ییٚلہِ سُہ پروڈَکٹ مےٚ نِش ووت یُس مےٚ اؠکٕسپیٖریَنٕس کٔر تَمِچ یُس مےٚ باسیٚو یہِ چھُ نگیٹِو نَگیٹِو ایٚکٕسپیٖریَنٕس مےٚ اَمِچ سُہ یُس بوٗٹھ اوس سُہ اوس یُس تَمیُک سول اوس سُہ اوس واریاہ زیادٕ ہاڈ تہٕ ییٚلہِ زَن پَکان اوس سُہ اوس پِین ٲس کران تَلہٕ پٔتۍ ٲس اوس لگَان تہٕ اَمہِ علاوٕ اوس سُہ بوٗٹھ یُس سُہ اوس سُہ اوس نہٕ تیوٗتاہ لایِٹ وَیٹ کینٛہہ سُہ اوس تھوڑا ہیٚوی تہٕ ییٚلہِ اِنسان رَنِنٛگ اوس کَران تہٕ زنٛگن ٲس پین کَرَان باسَان اوس یہِ چھُ واریاہ گوٚب کھورَن منٛز لٲگِتھ امہِ علاوٕ یُس بوٗٹھ اوس وِدن وِدن ٹوٗ ویٖکٕس تہٕ تتھ یِم ٹَیبہٕ آسہٕ تِم گٔے تَتھ یَلہٕ مےٚ اوس اوٚنمُت بیسِکٔلی رَنِنٛگ خٲطرٕ سُہ بوٗٹھ تہٕ ییٚلہِ رنِنٛگ رَنِنٛگ اوس سُہ کَرَان یِم تَمِچ ٹیبہٕ آسہٕ أنٛدۍ أنٛدۍ بوٗٹھ ٲسۍ یِم ٹیبہٕ آسہٕ دِتھ تِم گٔے یَلہٕ گۄڈٕ گوٚو تھوڑا تھوڑا تہٕ فاینٔلی گوٚو پَتہٕ تَتھ تِم ٹَیبہٕ سارے یَلہٕ اَمہِ علاوٕ مےٚ باسیٚو پَتہٕ یُس یہِ بوٗٹھ اوس ییٚلہِ مےٚ تَتھ منٛز رَنِنٛگ کٔر ژور پانٛژھ دۄہ مےٚ باسیٚو تَمہِ سۭتۍ پَتہٕ بَیٚک پین تہِ باسیٚو مےٚ تَمہِ سۭتۍ پَتہٕ امہِ بوٗٹھ سۭتۍ ییٚلہِ مےٚ تَتھ منٛز وَاک کوٚر ییٚلہِ مےٚ تَتھ منٛز رَنِنٛگ کٔر بَیٚک پین تہِ باسیو امہِ علاوٕ اوس مےٚ مطلب کھورَن تہِ پین کَرَان ییٚلہِ بہٕ سُہ بوٗٹ اوسُس پَتہٕ نؠبَر کَرَان اگر وٕچھو اَیٚڈییڈَاس کَمپٔنی ہِنٛدۍ بوٗٹ چھِ آسَان واریاہ زیادٕ اَصٕل البتہ مےٚ توٚر نہٕ فِکری تَمہِ دۄہ کیاہ اوس تہٕ بوٗٹس کیٛاہ پرابلِم ٲس تہٕ یہِ تَتھ ڈِسکِرِٛپشَن لَیکھِتھ سُہ اوس ٹوٹٕلِی تَمیُک اپوزِٹ ڈِسکِرٛپشَنَس لَیکھِتھ یا سِپَیسِفِکَیشَن ٲس لَیکھِتھ یا سُہ چھُ لایِٹ وَیٹ چھُ یا باقٕے باقٕے چیٖز چھِ اَتھ منٛز وغٲر تِمَے سُہ اوس ٹوٹٕلِی تَتھ ڈِفرَنٛٹ سُہ اوس ٹوٹٕلِی تَتھ اَپوزِٹ